سٲنِس ایریاہَس منٛز چھِ واریاہ رِوَر وُلُر چھِ سیود دٔریاب چھِ بیٚیہِ تہِ کینٛہہ رِوَر چھِ یِمَن ہُنٛد آب چھُ بے اِنتِہا گنٛدٕ آسان یِمَن ہُنٛد آب واریاہ موٚکُر چھُ آسان أسۍ ہیٚکو نہٕ تٕمَن ہٕنٛد مٔکریرَس مُتعلِق کَتھ کٔرِتھ کینٛہہ اگر أسۍ وۄلرٕچ وٕنکیٚنَس کَتھ کَرو اَتھ چھِ گورمیٚنٛٹَن اَکھ قدم تُلمُت ییٚمہِ قدمہٕ سۭتۍ چھِ اَتھ وٕنکیٚنَس دۄہ کھۄتہٕ دۄہ صفٲیی گژھان اَمہِ صفٲیی کہِ وجہ سۭتۍ چھِ تَتہِ ٹوٗرِزِم تھوڑا اوٚبوٗر حٲصِل گوٚمُت آز چھُ تَتہِ اَکھ نوٚو پۄیِنٛٹ یَتھ نا اَز چھِ وۄلُر پۄیِنٛٹ یعنی وِو پۄیِنٛٹ اگر أسۍ ڈیمَن ہٕنٛز کَتھ کَرو اَسہِ ٲسۍ یمبرَن ڈیم اَکھ یِم آب سُہ جمع اوس کَراو سُہ آب اوس لگان اَسہِ ہَردٕ ضوٚرَتھ کُلیٚن تہٕ قافَن بیٚیہِ تہِ چھِ کینٛہہ رِوَر یِمَن رِورَس سۭتۍ سون آب سَرماے چھِ اَسہِ وٕنکیٚنَس حٲصِل گَژھن اگر أسۍ وۄلرٕچ کَتھ کَرو یا ڈَل لیکٕچ کَتھ کَرو یا سیٚلچہِ دریابٕچ کَتھ کَرو یا درٛوٚگمُلچہِ دٔریابٕچ کَتھ کَرو یِم ژۄنوَے چھِ گنٛدٕ واریاہ گَنٛدٕ یِم چھِ ایٖتۍ گنٛدٕ بہٕ ہیٚکہٕ نہٕ إہٕنٛد گنٛدگی مُتلِق کَتھ کٔرِتھ کینٛہہ اگر بہٕ یہِ گنٛدگی مُتلَق کَتھ کَرٕ یہِ چھِ تِمَن عزت بَخشان اِسلیے بہتر بہٕ کَرنہٕ یہِ کَتھ کیٚنٛہہ یِمَن ہٕنٛز صافٲیی کَرنہٕ خٲطرٕ اَگر أسۍ قدم تُلو کانٛہہ اَمہِ سۭتۍ میلہِ سٲنِس ٹیوٗرِزمَس سٲنِس سرمایَس سٲنِس سَماجَس اکھ اَصٕل اِنفارمیشن تَمہِ سۭتۍ ہیٚکو أسۍ وقتہٕ وِزِ کانٛہہ اَصٕل قدم سانیٚن بَچن خٲطرٕ خٲطرٕ اَصٕل وٕنکیٚنَس اگر أسۍ سونٛچو اَتھ بارَس منٛز یہِ چھا ٹھیٖک گژھان یہِ چھا غلط گژھان بہتر چھُ وٕنکیٚنَس اگر کینٛہہ رِورَن ہُنٛد مےٚ ناو ہیٚوت یِمَن ہٕنٛز واٹَر چھا اَصٕل آسان یِمَن ہٕنٛز آب چھا غلط آسان اگر یوٗزٕچ کَتھ کَرو حقیٖقَتَن سانہِ کھیتَن سانیٚن سبزِیَن سانیٚن ڈوٗریو منٛز چھِ اَمیُک آب اِستعمال گژھان سانیٚو کۄلو منٛز چھِ اَمیُک آب وَسان یِمو سۭتۍ چھِ سانیٚن زَنیٚن ہٕنٛدۍ پَلو یِوان چھَلنہٕ یِمو سۭتۍ چھِ سانیٚن گَرو منٛز یہِ آب واتان سُہ چھِ استِمال گژھان حقیٖقتاً مگر سُہ صاف آب چھُ نہٕ آسان اِستعمال کَرُن لایق کینٛہہ سُہ آب چھُنہٕ تَتھ لایق آسان کہِ أسۍ کَرو سُہ تیٚمہِ آیہِ اِستعمال ییٚمہِ آیہِ سُہ اِستِمال گژھِ یُن کَرنہٕ اگر ترٛیشہِ خٲطرٕ کَرو ڈیٚفنِٹلی گژھِ أکِس اِنسانَس کینسَر تَتھ ژھٕنن کانٛہہ شَک دٔیٚیِم چھِ نہٕ تَتھ کانٛہہ اوپشَنے سُہ آسہِ ڈیٚفِنٹلی کینسل